اَلسَلام علیکُم تُہۍ چھُو حظ گانٛدربل پٮ۪ٹھ مےٚ حظ بوٗز تۄہہِ چھُو اَتہِ بوٚڑ بار رٮ۪سٹورٮ۪نٛٹ گانٛدربَلَس منٛز ہہ اَچھا اَچھا اَسہِ حظ ٲس یِم نٮ۪برٕ پٮ۪ٹھ ٹیٖم یِنہٕ وول تہٕ تِمن اوس اَتہِ یہِ ہوٹل ضوٚرَتھ رٮ۪ٮ۪ٹورنٛٹ تہٕ روزٕنہٕ خٲطرٕ تہِ یہِ ؤنۍتو وَنہِ لگ بگ چھِ دَہن دۄہَن ہِنٛدۍ خٲطر اہن حظ اۭں آ تِم تہِ چھِ تۄہے کَرُن تہٕ کھٮ۪ن چٮ۪نُک اِنتظام تہِ تہٕ روزنُک تہِ یہِ رٮ۪نٹا وٮ۪نٛٹا کیٛاہ چھُو تۄہہِ تھوٚمُت اَتھ راتَس مَردٕے یٲتۍ چھِ مردٕے یٲتۍ آ زٕ زٕ نَفر تہِ تہِ چھُ یُتھ تۄہہِ وۄنۍ اَتہِ آسہِ اَتہِ بٮ۪ڈ وٮ۪ڈ یِم کیُتھ آسہِ کیٛاہ آسہِ

اَچھا یہِ یی چھُنَہ مےٚ وٕچھُن کھٮ۪ن چٮ۪نس کھٮ۪ن چٮ۪ن ریٹ کیٛاہ چھُو تۄہہِ تھوٚمُت مطلب ماز یِم چھِ نٮ۪برٕ یِم چھِ کھٮ۪وان یہِ وے نان وٮ۪ج تہِ وٮ۪ج تہِ یِم چھِ کھٮ۪وان یِم چھِنہٕ آ وۄنۍ زن چِکن آسہِ روٗم رٮ۪نٛٹ یہِ چھُنَہ لنٛچ لنٛچ تہِ پے یِمن دَہن دۄہن چھِ یِمن کمپٕلیٖٹ أتی بِہُن یِمَن مطلب یِمن چھُنہٕ لنٛچ ونٛچ سُہ چھُنہٕ کَرُن یِمن نٮ۪بر پتہٕ آوُٹ نیرُن تہٕ وۄنۍ ؤنۍتو مےٚ تُہۍ اَتھ رٮ۪نٛٹَس مطلب کھٮ۪ن چٮ۪نُک یہِ حِساب کِتاب کیٛاہ چھُو تُہۍ دِوان اَتہِ لنٛچَس منٛز اگر آسان چھُ دۄہلہِ اَچھا اَچھا چَلو ٹھیٖک گوٚو ٹھیٖک گوٚو واش یِمہٕ چھا مطلب اَصٕل واش روٗم باتھ روٗم چَلو چَلو ٹھیٖک گوٚو ٹھیٖک گوٚو بیٚیہِ کیٛاہ چھُ تُہٕنٛدِس اَتھ منٛز سُوِنٛگ پوٗل وٕوِنٛگ پوٗل چھےٚ اَتہِ کیٚنٛہہ ٹیوٗرِسٹ چھِ نٮ۪برِم اۭں اَچھا گاڑِ ہُنٛد یہِ وَنمو بہٕ تۄہہِ گاڑِ کَم چھِو تۄہہِ تھایمَژ یِمَن مطلب اَتہِ اِستعمال مطلب اِنتِظام گاڑٮ۪ن ہُنٛد اگر گٲڑۍ نِمو تُہٕنٛز دۄہ پٲٹھی کوٗتاہ چھُو تُہۍ ہٮ۪وان تَتھ کِراے چَلو چَلو شُکرِیہ شُکرِیہ مہربٲنی